انڈیِہٕچ پانٛژ سٹیٹہٕ گۄڈٚنیٚتھٕے گے جموں اینٛڈ کشمیر ییٚتہِ بہٕ روزان چھُس اۭں دوٚیِم گے نیو دہلی اۭں یۄس زن کیٚپٹل چھِ ہندوستانٕچ اۭں ترٛیٚیِم گے اُتر پردیش سۄ چھِ نیو دہلی نزدیٖک اۭں ژوٗرِم گے مدھیا پردیش تہٕ پوٗنٛژِم گے تامِل ناڈو